کٲشِر زبان ٲس گۄڈِ گۄڈِ واریاہ کَم لُکھ زانان تِمَن ٲس نہٕ پاے کِہیٖنۍ کٲشِر زَبان کیٛاہ چھِ مگر وَقت گوٚو نیران تہٕ یہِ لٔج برونٛہہ کُن اِنہِ سُکوٗلَن منٛز لٔج امِچ کِتاب اِنہِ تہٕ شُرٮ۪ن لٔگۍ امہِ کِس بارَس منٛز وَننہِ پَرنہِ تہٕ یہِ کٲشِر زَبان لٔج واریاہ پھٲلنہِ یُتھُے یہِ کٲشِر زَبان مشہوٗر گٔیے تہٕ وۄنۍ چھِ وٕچھ یہِ چینج گٔیے اَوٕکِنۍ کہِ سکوٗلو منٛز آے امہِ چہِ کِتاب تہٕ تَوَے لٔگۍ شُرۍ یہِ ہیٚچھنہٕ پَرنہِ تہٕ لٮ۪کھنہِ تہٕ تَوَے گٔیے یہِ یٖژاہ مشہوٗر یہِ زبان یہِ زبان چھِ واریاہ زیادٕ اَصٕل أکِس اِنسانَس خٲطرٕ اگر سُہ ہیٚچھِ